اَسَلام وعلیکُم مےٚ چھُ ناو معرفت فیاض بہٕ چھُس اٮ۪لیونٛتھ کلاس پَران بہٕ چھُس روزان بانٛڈی پورہ کشمیٖر تہٕ مےٚ چھُ سَبجَکٹ میٚڈِکَل بہٕ چھَس پَران آلوٗسا ہَیَر سٮ۪کَنٛڈرٛی میٛانہِ ہابیٖز چھِ کِتاب پَرٕنۍ گِنٛدُن رَنُن میوٗزِک اٮ۪ٹسِٹرا بیٚیہِ چھَس بہٕ کَران لایک مطلب سفرَس پٮ۪ٹھ نیرُن ٹرٛاولِنٛگ مطلب یِم اَصٕل پِکنِک سپاٹ جایہِ مطلب وٕچھٕنۍ داچھٕنۍ اَپٲرۍ ٹرٛاوٕل کَرُن تہٕ بیٚیہِ چھِ مےٚ پَنُن ایم لایفہِ منٛز ڈاکٹَر بَنُن اِنشاء اللہ تہٕ بیٚیہِ چھِ مےٚ یِم گَرِ فیملی مٮ۪مبَر أسۍ چھِ بٲژ پانٛژھ مےٚ چھِ پیرَنٛٹ بیٚیہِ چھِ مےٚ زٕ بیٚنہِ تہٕ بَس